اَسلام علیکُم وعلیکُم السلام ؤنِو حظ تُہۍ چھُو حظ ٹھیٖک اَہَن حظ ٹھیٖک گَرِ چھِوا حظ سٲری ٹھیٖک بابی چھِ حظ ٹھیٖکٕے اَہَن حظ ٹھیٖک اَہَن حظ مےٚ کَتہِ گژھِ مٔشِتھ تُہُنٛد ؤنِو ؤنِو نہَ حظ مےٚ کیٛاہ حظ کوٚر سُہ گوٚو ٹھیٖک ہَے کوٚر سورُے تَمہِ دۄہ

نہَ حظ کَمہِ اینٛگلہٕ تُہۍ ؤنِو مےٚ نہَ حظ تۄہہِ کَپٲرۍ وُچھوٕ یہِ لَب پیٚیہِ باتھ روٗمے

نہَ حظ یِہِ ما چھِ سٲنۍ غلطی سٲنۍ کٲم یہِ گٔے باتھ روٗم یہِ گٔے نَلکہٕ فِٹر یوٚرُک بوٗزِو حظ یہِ گٔے نَلکہٕ فِٹر سٕنٛز غلطی شرتنَس وۅنۍ تُمَے نہَ یِمَن چھُنا پایپَن گوٚمُت لیٖک تۄہہِ ما لوگوٗ بِلڈوزَر تَتھ نہَ حظ أسۍ دِمو تَتھ نظر مےٚ چھُنہٕ باسان سۄ پیٚیہِ یِتھٕ پٲٹھٮ۪ن بیٚیہِ کیٛاہ چھُو وَنان کیٛاہ پانٛژَن پانٛژَن پانٛژَن ہَتَن پٮ۪ٹھ یِیا کانٛہہ موٚزوٗرۍ تۄہہِ ہے أسۍ پانٛژَن ہَتَن پٮ۪ٹھ موٚزوٗرۍ آیِوٕ بیٚیہِ چھُو کَتھٕ کَران کَتہِ ٲسۍ تیٖژاہ سَتھ ہَتھ چھِ ہٮ۪وان اَز موٚزوٗرۍ تِمَن دۄہَن تہِ حظ ٲسۍ ہٮ۪وان تِمَن دۄہَن تہِ ٲسۍ ہٮ۪وان نہَ حظ تَتھ کِتھٕ کٔنۍ یِیہِ لَب ؤسِتھ بہٕ چھَس پانہٕ حٲران گۄڈٕ دِمہٕ بہٕ تَتھ نظر پَتہٕ وُچھو کیٛاہ کَرٕہوس

آ بِلکُل لَڑایہِ منٛز کٔمِس درٛاو وُنیُکتَام نہَ نہَ تہِ چھُنہٕ کیٚنٛہہ غلط کوٚر نہٕ اَسہِ زٕنٛہٕے نہَ کَرو أسۍ غلط وۅنۍ اَکھ کَتھ وَنہو باتھ روٗمَس یُس آب چھُ نیران تَتھ گژھِو تَتھ کٔرِو نَلکہٕ فِٹرن سٕتۍ کَتھ تہٕ تِم سُہ چھُ گژھان پایپَن منٛز لیٖک پایپہٕ چھُ گژھان کُنہِ کُنہِ جایہِ چھُ گژھان پھَٹن چھُ پایِپ یا کیٚنٛہہ چھُس گژھان سُہ لیٖک چھُ یِوان پَتہٕ نٮ۪بر نیٖرِتھ ہُہ سیٖمٹہٕ کِنی سُہ چھُ سرٛیٚہہ دِوان تہٕ تُہۍ کٔرِو تِمَن سۭتۍ کَتھ تِم وُچھَن تَتھ پانے تہٕ باقٕے یۅس یہِ لَب لب چھِ پیمٕژَن اَمیُک کَرٕ بہٕ پانَے بہٕ یِمہٕ پگاہ بہٕ وُچھٕ کیٛاہ کیٛاہ مِٹیٖریَل لَگٮ۪س نوٚو تہٕ یہِ کَرہون نوٚو کھڑا ٹھیٖک چھا

نہَ نہَ بالکُل بِلکُل نہٕ کِہیٖنٛۍ اگر سٲنۍ غلطی ٲس تیٚلہِ کَرٕ بہٕ پَنٕنِسٕے ہۄتھ پٮ۪ٹھ سورُے اَگرٕے تُہٕنٛز غلطی ٲس گۄڈٕ وُچھٕ نا بہٕ وجوٗہات کیٛاہ چھِ یہِ لَب پیٚنٕکۍ آ بِلکُل چھُ ٹھیٖک چھُ ٹھیٖک بِلکُل ٹھیٖک چھُ تُلِو بِہِو رۄبَس حَوال